واریاہ کینٛہہ وجوہات چھِ یمہ سۭتۍ زن یُس یہ گَورنَٮ۪نٕس یُس اَسہِ گامن منٛزچھُ توٚر چھُنہ ہیکان وٲتِتھ کہینۍ گۄڈٕنچ یہِ اکھ یُس میجر وجہ چھُ سُہ گوٚو یُس گامٕکۍ لُکھۍ چھِ تِمن چھَنہ تیٖژ نالیج کِہینۍ تِمن چھَنہ پاے آسان کِہینۍ واریاہ کینٛہہ سکیٖمہ حالانٛکہ یوان چھُ اِنٹرڑوس کَرنہٕ گورنمینٹ تھروٗ بٹ ایز یوجول یُس روشوت خوری چھِ تِم چھِ تِم پونٛسہٕ کڑان پانس کھیٚوان چاہے سُہ ٹھیٚکدر ٲسِن کانٛہہ مُلٲزم ٲسِن تِم چھِنہ تَتھ جاے اگر فار ایٚکزامپٕل کُنہ جاے میکڑم آسہِ تراون تِم تراون دۄن لَچھن ہنٛز کٲم آسہِ پَنٛژاہن ساسن کَران کٲم ڈۄڑ لچھ تہٕ آسان پَنٮ۪ن چندن گژھان تہٕ کَۄرَپشن بیٛیہِ تِمن گامہٕ والٮ۪ن ہنٛد یِم یا یِمن أسۍ وَنو بیکوٲڑ ایریاز یِم لوٚکھ چھِ تہِنٛز یہِ زانکٲری نہٕ آسٕنۍ فلٲنۍ سِکیم چھِ کیٛاہ چھِ کیٛاہ چھِنہ یہِ چھِ ساروِے کھۄتہٕ بٔڑ وجوہات بنان کہ سٲنۍ گام چھِ ؤنۍ تہ پَتھ تِم لایک چاہے تِمن ہاسپِٹل آسہِ نہٕ کہینٛہ یا تہِ کہِ تِمن چھَنہٕ پَنٕنۍ رایٹس چھِ تِمن پاے کہینٛہ تِمن چِھنہ معلومات کہینٛہ سرکار کیٛاہ چھِ سانہِ خٲطر